ہیٚلو کہاں لگایا فون آپ کا کیاہ نام ہے سلام علیکُم سَلام علیکُم سَر ٹھیٖک چھُو حظ آ ٹھیٖک تُہۍ چھُو نا حظ یہِ بَچَن یہِ سِٹیٚشنٔری آیٹَمٕز یِم بُک سیٚلَر یہِ سامان کٕنان آ تُہی چھُو تہٕ تُہۍ چھُو سکھ فیم مشہوٗر یِمَن جایَن مےٚ چھُ بوٗزمُت تُہۍ چھُو آ بہٕ حظ تُہۍ چھِو واریاہ زِ تۄہہِ چھُو واریاہ یہِ مطلب سکوٗلن سۭتۍ کٲم کَران تِمَن تہِ یِم چارٹ یِم پٮ۪ن وٮ۪ن بُکٕس ترٛاوان آ بیٚیہِ حظ چھِوٕ تۅہہِ یِم بُکہٕ پیٚن وین تہِ ترٛاوان بیٚیہِ مارکَر ترٛاوان بورڈ بورڈ تہِ چھُو ترٛاوان بٔڈۍ بٔڈۍ بٔڈۍ بٔڈۍ پٮ۪ن ما چھِو ترٛاوان تِم چھےٚ شیٚستٕر گٲمٕژ تِم زیچھِ اَدٕ ظُلم ما آسہِ تَمہِ سۭتۍ گَژھان زیادٕ وۅنۍ ؤنِو تُہۍ کَتھ اَکھ مےٚ اوس بَچہِ یِتھٕ پٲٹھۍ یہِ چھُ پران تٔمِس چھِ تِم یِم فرٛوٗٹَن فرٛوٗٹن ہٕندۍ نیم چھِ آسان لیٚکھِتھ بیٚیہِ تِم ہُم بٔڈ تِم نیم تہِ اوس تِم چیٹ چارٹ زٕ ترٛےٚ ٲسۍ مےٚ ترٛےٚ ٲسۍ مےٚ ضروٗرت آ سُہ چھُ بَچہِ پَران حظ سُہ چھُ ایل کے جی پَران تٔمِس چھُ ناو اُویس آ وَنان چھِس راجہ ژٕ ما آسہٕ ہن زانان تہِ تٔمِس چھِ وَنان راجہ سُہ چھُ سکھ مَگر یہِ زڈ زڈ سے زڈ سے چھُے سُہ زیٚن ترٛےٚ چھِ مےٚ ضروٗرت تُہۍ ؤنِو ریٹ ویٹ کیٛاہ چھِ وۅنۍ ؤنۍتو گۅڈٕ اَچھا گَر جی ہیٚکو تیٚلہِ جی ہیٚکوا تُہۍ گِرو جی

اَچھا چلو چلو بہٕ وَسہٕ ہو صُبحاے تہٕ مےٚ چھُ آورٕ وَسُن اور ترٛال کُن آ پَتہٕ کھالہٕ یِم چارٹ واٹ بیٚیہِ چھِ سکوٗلَس منٛز تہِ گَژھِ چارٹ ترٛاوٕنۍ تٔتھۍ تہِ ترٛٲوِزیٚو

عریٖب کَران فون عریٖب کَران فون